نہ حظ نہ بہٕ چھُس نہٕ کُنے جاے یہِ ہیٚچھان یہِ فوٹوگرافی بہٕ ہسا چھُس گرِ یوٗٹوٗب پؠٹھ وٕچھان یِم ویٖڈیو چھِ